اَلسلامُ علیکُم وَرحمتُہ اللہِ وَبَر کاتہٗ سٲنِس گامَس منٛز چھِ یِم باقٕے سِٹی چھِ یا ٹاوُن ایریاز یِمن أسۍ وَنو یا گۄڈٕ کَرو أسۍ سِٹیٹَن متعلق کتھ ییٚتھ منٛز ہَسا یِوان چھُ پنٛجاب یُس اسہِ نزدیٖک سِٹیٹ چھِ اسہِ یِوان چھُ سٲنِس جموں کشمیٖرَس تہٕ اَتہِ چھُ یہِ چھُ سانہِ ملکہٕ نِش سوٛاری سانہِ سِٹیٹہٕ نِش چھِ یہِ واریاہ زیادٕ ڈیٚولَپ گٔمٕژ سٲنۍ سِٹیٹ چھَنہٕ تیٖژ ڈیٚولَپ کِہیٖنۍ نَہ حظ تہٕ اَمیٛک یُس یہِ ڈیٚولَپمیٚنٛٹ چھِ یہِ چھِ واریاہ زیادٕ ہاے تہٕ اَتہِ چھِ اَتہِ زیادٕ مطلب یُس اَمِکۍ روڈ وُچھو أسۍ یا اَتِچۍ یِم ٲں اِنڈَسٹرٛیٖز وُچھو أسۍ یِم یا اَتہِ یِم باقٕے فیسَلٹیٖز چھِ تِم اَگر أسۍ وُچھو تِم ہَسا چھِ وارِیاہ زیادٕ بَہ نسبَت کہِ سانہِ سِٹیٹ نِش سانہِ جموں کشمیٖر نِش مِثال کے طور پر وَنہٕ بہٕ تۄہہِ اَتہِ چھِ یُس اَتہِ کٲم چھِ یِوان کَرنہٕ ایٚگرِکَلچر کٲم زٔمیٖندٲری کٲم یہِ چھِ یِوان مِشیٖنو ذٔریعہِ کرنہٕ تہٕ ییٚتہِ چھِنہٕ مِشیٖنو ذٔریعہِ کِہیٖنۍ ییٚتہِ چھِ پیٚوان اَتھہٕ سۭتۍ کَرٕنۍ مگر وۄنۍ چھِ تھوڑا وارٕ وار ڈیٚولَپمیٚنٛٹ لٔجۍ مٕژ یِنۍ آز چھِ کیٚنٛہہ مِشیٖن آمژٕ یِمو سۭتۍ أسۍ دانہِ چھِ ہیٚکان چھوٚمبِتھ یا یِمو سۭتۍ أسۍ ہیٚکان چھِ کیٛاہ چھِ اَتھ وَنان وعلیکُم السَلام دانہِ چھِ ہیٚکان أسۍ لوننہٕ سۭتۍ یا گاسہٕ لوننٕچۍ مِشیٖن چھِ آمٕژ ییٚمہِ سۭتۍ ہَسا کٲم گٔے تھوڑا سہَل واریاہ سہل یا برٛونٛہہ کالہِ ہیٚکو أسۍ ؤنِتھ أسۍ آز چھِ وُنٛکیٚن گام تہِ سٲنۍ واریاہ ڈیٚولَپ گٔمٕتۍ برٛونٛہمہِ وقتہٕ نِش مثال کے طور پر اگر اسہِ اَمہِ برٛونٛہہ آسہِ ہا کانٛہہ ہارڈوِیر آیٹم آسہٕ ہان ضروٗرت اسہِ اوس پیٛوان شہر گژھُن مگر وُنٛکیٚن چھُ اسہِ یہِ پننسٕے گامَس منٛز دٔستیاب وُنٛکیٚن چھُنہٕ اسہِ دوٗر پیٚوان گژھُن کیٚنٛہہ آلموسٹ چھِ اسہِ وُنٛکیٚن پرٛیٚتھ کانٛہہ چیٖز یُس سٹی منٛز ایٚویلیبٕل چھُ یا باقی سِٹیٹَن منٛز ایٚویلیبٕل چھِ سُہ چھُ اسہِ وُنٛکیٚن پَننِس گامَس منٛز یِم اسہِ ڈیلی یوٗز آیٹم چھِ یِم نہٕ اَمہِ برٛونٛہہ ٲسۍ کِہیٖنۍ یِمَن خٲطرٕ اسہِ پیٚوان اوس بیٚیِس جایہِ گژھُن وُنٛکیٚن چھُ الحمد للہ تِم سأری اسہِ ییٚتی موٗجوٗد اسہِ چھُنہٕ پیٚوان اَتھ خٲطرٕ گژھُن وَژھُن بالکل نہٕ کُنُے